سٲنِس یُس گامَس منٛز چھِ تَتھ منٛز حظ چھِ واریاہ مَطلب یِوان مَشہوٗر حظ مانٛنہٕ واریاہ کیٚنٛہہ علاج حظ چھِ اَسہِ گَرِسٕے گری گَژھان گۄڈٕنٮ۪تھٕے حظ اَگر أسۍ مطلب پنٛنہِ سٕے گامَس یا منٛز وٕچھو اگر حظ اَسہِ گۄڈَس لَگہِ یا گۄڈَس آسہِ دَگ تَمہِ تَتھ حظ چھِ أسۍ مَتھان مطلب اَنان حظ چھِ سٲنۍ موج تیٖل تَتھ حظ چھِ ترٛاوان نوٗن پَتہٕ حظ چھِ سُہ مطلب رَلاوان تَتھ سۭتۍ مَتھان حظ چھِ گۄڈَس گۄڈَس حظ چھِ گژھان واریاہ زیادٕ آرام یِوان بیٚیہِ حظ چھِ أسۍ جنٛگلاتَن منٛز گَژھان پَتہٕ حظ چھِ تَتہِ اَنان جٔٹی بوٗٹی جٔٹی بوٗٹی تہٕ سُہ تہِ حظ چھِ أسۍ پَتہٕ گَرٕ اَنان پَتہٕ حظ چھِ پَتہٕ حظ چھِ أسۍ سُہ تہِ سُہ جٔٹی بوٗٹی تہِ مَتھان اَتھ گۄڈَس یہِ تٔمِس وَجہ سۭتۍ تہِ حظ چھِ اَسہِ گۄڈَس واریاہ زیادٕ فرق یِوان